زِندگی منٛز چھَس بہٕ دۄن چیٖزَن ساروِیو کھۄتہٕ زیادٕ اہمیِت دِوان گۄڈنیُک پَنٕنۍ فیملی پَننٮ۪ن گَرِکٮ۪ن دوٚیِم ویلیوٗ چھِ میٛانہِ خٲطرٕ تھاوان میون عِزتِ نفس کیٛازِکہِ بیٚیہِ فیملی چھِ ہَر وِزِ مےٚ مےٚ سۭتۍ کھڑا آسان چاہے مےٚ کانٛہہ دُکھ آسہِ مےٚ کانٛہہ خوشی آسہِ بہٕ ییٚتَن مَجبوٗر آسہِ مےٚ ییٚتَن ضوٚرَتھ آسہِ تِم چھِ ہر وِزِ مےٚ سۭتۍ کھڑا آسان چاہے تِمَن پانَس یوت آسہِ کیٚنٛہہ نہ آسہِ مگر مےٚ چھِنہٕ تِم کُنہِ چیٖزٕچ کٔمی محسوٗس دِوان گژھنہٕ تِم چھِ میٛانہِ خٲطرٕ واریاہ معنی تہٕ مقصد تھاوان بیٛاکھ گوٚو میون عزتِ نفس ییٚلہِ بہٕ پَننِس پانَس گۄڈٕ عزت دِم پَنُن پان تھاو بیٚکہِ سٕنٛدن نَظرَن منٛز صاف تیٚلی ہیٚکہِ بیٛاکھ تہِ مےٚ عٮزت دِتھ ییٚلہِ بہٕ پَننِس پانَس بے عزتی کرٕ بیٛاکھ دی نہٕ مےٚ عزت زٕہٕنۍ بیٚکِس تہِ باسہٕ بہٕ یِہَے گِریمٕژ مگر ییٚلہِ بہٕ پَننِس پانَس چھس عزت تھاوان تیٚلہِ چھِ باقی تہِ مےٚ عزت کَران تہٕ اِس لیے میون عزتِ نفسہٕ میٛٲنۍ گَرِکۍ یِم چھِ تِم زٕ چیٖز یِمَن بہٕ ساروِیو کھۄتہٕ زیادٕ ویلیوٗ چھس دِوان پَنٛنی زِندگی منٛز یِہِنٛز اہمیت چھِ واریاہ زیادٕ میٛانہِ زِندگی منٛز کیٛازِ بہٕ دِمہٕ نہٕ زٕہٕنۍ کٲنٛسہِ پنٛنِس عِزتِ نفسَس سۭتۍ گِنٛدنہٕ تِکیازِ مےٚ چھِ پَنٕنۍ عزتِ نفس واریاہ ٹوٹھ مےٚ چھِ پَنٕنۍ فیملی واریاہ زیادٕ ٹٲٹھ بہٕ ہیٚکہٕ نہٕ تِمَن سۭتۍ نہ دِمہٕ کٲنٛسہِ غلط کَرنہٕ نہ گژھِ تِمن نہ دِم تِمَن سۭتۍ کینٛہہ غلط گژھنہٕ مےٚ چھِ یِم زٕ چیٖز واریاہ ٹٲٹھۍ تہٕ بہٕ چھَس یِمَن واریاہ اہمیِت دِوان پَننہِ زِندگی منٛز